اہن حظ آ بہٕ اوسُس مےٚ اوس بہٕ چھُس فیس بُکَس سوشَل میٖڈیاہَس کھالان فوٹو پَنٕنۍ کیٛازِ مےٚ چھِ تِم پَتہٕ لایکہٕ کَران کَمِنٛٹ کَرَن یار میٛٲنۍ چھِ دوس مےٚ تِم چھِ وٕچھان فوٹو میٛٲنۍ کَران لایکہٕ بہٕ چھُس تَمہِ پٮ۪ٹھ ویٖڈیو وُچھان فِلمہٕ چھُس وُچھان ہر کینٛہہ چھُس وُچھان میچ چھُس وٕچھان اَکہِ ساتہٕ اوس میچ اَسہِ ییٚتی کٮ۪لمہٕ اوس میچ اَکہِ ساتہٕ اَسہِ تہٕ بہٕ اوسُس وٕچھان پَتہٕ روٗد اوس پٮ۪وان واریاہ بہٕ اوسُس پَتہٕ وچھان لایِو فیس بُکَس میچ أنٛدرٕ کَنہِ گَرِ روٗد اوس پٮ۪وان نیٚبرٕ کَنہِ واریاہ کٕہٕنۍ اوس نہٕ مان ژٕ ہٮ۪کان میچ بہٕ اوسُس وٕچھان گَری لایِو واریاہ مَزٕ اوس یِوان میچ وٕچھنَس اِنڈیا پاکِستان تہِ اوس میچ بہٕ اوسُس سُہ وٕچھان سُہ تہِ فیس بُکَس پٮ۪ٹھ مَزٕ چھُ یِوان وٕچھنَس واریاہ مَزٕ چھُ یِوان وٕچھنَس سوشَل میٖڈیاہَس پٮ۪ٹھ آز چھِ دِنیاہَس منٛز کینٛہہ گژھان بہٕ چھُس سُہ تہِ وٕچھان ہر کینٛہہ وٕچھان أتھۍ پٮ۪ٹھ نِوٕز چھُس بہٕ وٕچھان أتھۍ پٮ۪ٹھ ڈرٛاما چھُس بہٕ وٕچھان أتھۍ پٮ۪ٹھ بہٕ ہر کانٛہہ خبر چھُس بہٕ أتھۍ پٮ۪ٹھ وٕچھان